مےٚ تہِ سا سَہ چھُ وارِیاہ پنٕنۍ گول کیٚنٛہہ فار اٮ۪گزامپٕل بہٕ سا چھُس یٚژھان اکھ گورمنٹ اِمپٕلاے بنُن امہِ خٲطرٕ ہسا چھُس بہٕ وارِیاہ محنت کَران پنُن مطلب خاب پورٕ کرنہٕ خٲطرٕ چھُس بہٕ وارِیاہ محنت کَران فار اٮ۪کزامپلٕے اگر ہسا وٕچھو أسۍ یعنی کہِ وارِیاہ چھِ یِم مطلب وٕنکٮ۪س چھِ مےٚ وارِیاہ اکھ یُس مےٚ موٹیوٗ چھُ لایفہِ منٛز سَہ سا چھُ مےٚ یِہوے بہَ سا چھُس یٚژھان جاب حٲصِل کَرُن تہٕ امہِ خٲطرٕ ہسا چھُس بہٕ دۄہ رات محنت کَران بَہ سا چھُس سُبحٲے سُلے وۄتھان محنت چھُس بہٕ لاگان کَرٕنۍ پَران چھُس بہٕ بہٕ چھُس ریٖڈنٛگ کَران بہٕ چھُس کۄہچنٕز کَران چھُس بہٕ بہٕ چھُس ٹٮ۪سٹ دِوان امہِ خٲطرٕ تاکہِ مےٚ سا گَژھِ پنُن گول حٲصِل تہٕ یہِ ہسا چھِ گول حٲصِل کرنہٕ خٲطرٕ ہَس چھُ ضُروٗری محنت کَرٕنۍ محنتہِ ورٲے ہسا چھُنہٕ کٕہٕنۍ چیٖز مِلان چاہیے سَہ ٲسۍ تن مُزوٗر اگر نہٕ مُزوٗر کَرِ مُزوٗرِ سُہ چھِ محنتی آسان تٔمس ہَسا ملنہِ شامس تَمیُک یعنی کہِ پونٛسہٕ کِہیٖنۍ اسَے کٔنۍ اگر اَسہِ پنُن کانٛہہ پٔرسنل گول چھِ آسان یا کیٚنٛہہ خٲیِش چھِ آسان تمہِ خٲطرٕ ہَسا چھِ اَسہِ پٮ۪وان محنت کَرٕنۍ یعنی کہِ تیٚلے ہسا چھِ سا اَسہِ حٲصِل گَژھان یِتھ کٔنۍ بہٕ کَران چھُس کٲم یعنی کہِ مےٚ سا چھِ اٮ۪گزام یعنی کہِ چھِ مےٚ گول اکھ مٕلٲزم چھِ مےٚ بنُن تہٕ یُس کمنٛگ ڈیزن منٛز چھِ امہِ خٲطرٕ چھُس بہٕ صُبحٲے وۄتھان پانٛژے بجہِ لاگان چھُس بہٕ تٲلیٖم کَرٕنۍ پتہٕ چھُس بہٕ شام صبحٲے ستہِ بجہِ لاگان چھُس بہٕ چاے واے چھُس بہٕ چٮ۪وان پتہٕ چھُس بہٕ نِوان تھوڑا رٮ۪سٹ پانس پتہٕ چھُس بہٕ لاگان بیٚیہِ محنت کرُن تہٕ برابد أکِس تانۍ اَکہِ بجہِ چھُس بہٕ بتہٕ وتہٕ کھٮ۪وان تہٕ پتہٕ چھُس بہٕ ٹٮ۪سٹ دِوان اٮ۪م سی کیوز لاگاوان تہٕ اِتھ کٔنۍ ہسا چھُس بہٕ کنٹنوٗ محنت کَران صبحس ٹُو شامس تانی چھُس بہٕ یہِ کَران یِہٲے محنت تہٕ پتہٕ چھُس بہٕ پنُن گول حٲصِل کَران یعنی کہِ اِتھَے کٔنۍ ہسا چھَنہٕ گَژھان حٲصِل کِہیٖنۍ یوٚتانۍ نہٕ محنت کَرِ اِنسان تۄہہِ چھُو پیی محنتہِ چھُ آسان پھل محنتہِ چھُ آسن پھل ییٚلہِ اِنسان محنت کَرِ تیٚلے مِلان چھُ اَمِس پھل اَمیُک تیٚلہِ چھِ ہٮ۪کان سٕہ ؤرک کٔرِتھ أچیٖو کیٚنٛہہ کٔرِتھ لیفہِ منٛز پتہٕ چھِ ییٚلہِ اِنسان کیٚنٛہہ أچیٖو چھُ کَران أمِس چھُ ناو روشن گَژھان تہٕ یہِ چھُ ہٮ۪کان أکِس سوسایٹی منٛز پتہٕ أمۍ سنٛد ناو رودِتھ ملب اَصٕل روزان چھِ أمِس سوسایٹی منٛز ناو أمِس چھِ عزت مِلان رٮ۪سپٮ۪کٹ مِلان چھِ أمِس سوسایٹی منٛز تہٕ اِنسانس پزِ محنت کَرٕنۍ چاہیے تٔمِس کیٚنٛہہ تہٕ ٲستن لایفہِ منٛز گَژھن گول تھاوٕنۍ گول گَژھن لایفہِ منٛز تھاوٕنۍ مقصد گَژھن تھاوٕنۍ ڈریٖم گَژھن تھاوٕنۍ تاکہِ پتہٕ اِنسان کَرِ محنت تِم حٲصِل کرنہٕ خٲطرٕ لایف ہسا چھِ سٲرٕے یِژٕے اِنسانس چھِ پنٛنٮ۪ن گولن خٲطرٕ محنت پٮ۪وان کَرٕنۍ